ریٖسٮ۪نٹلی ٲنۍ اَسہِ لیوٗمِنَسِک وال فین یِہُند لُک واریاہ اَصل چھُ یِہُند کَلَر چھُ وایٹ یِم چھُ واریاہ کَم پاوَر نِوان یِمو سۭتۍ اَسہِ بِجلی بِل تہِ چھ واریاہ کَم یِوان یِم چھ پوٗر کَمرَس کَران ٹھنٛڈ یِہنز سَجاوَٹ تِہ چھ واریاہ رٕژ یِم چھ پوٗرٕ کَمرَس سَجاوان